السلام علیکُم اَسہِ اوس بُک کَرُن آٹو اکھ یا ٲسۍ اَسہِ کیب اکھ بُک کَرٕنۍ تُہۍ ؤنیو مےٚ تۄہہِ کوٗتاہ ٹایم لگیو تُہندِس ڈریورَس کوٗتاہ ٹایم لگہِ یوتَس تام واتنَس لوکیشن چھِ کرال گونڈ کوپوارا اَسہِ اوس گژھُن کرال پوٗرا تام کرالگونڈ پٮ۪ٹھ اَگر تُہۍ أسۍ ؤنیو کہِ تۄہہِ کوٗتاہ ٹایم لَگیو أسۍ پِیارو تَمی حِسابہٕ تہٕ مطلب تُہنٛدِس ڈریورَس کوٗتاہ ٹایم لگہِ أسۍ چھِو تۄہہِ ییٚتہِ کرالگونڈٕے ویٹ کران تہٕ تُہۍ ؤنۍ زیو کوٗتاہ ٹایم لگیو تہٕ اسہِ کٔرزیو تَمے حِسابہٕ اِنفارم تہٕ أسۍ تہِ روزو تَیار تِکیازِ کہِ پَتہٕ گژھِ زیادٕ ژیر اَسہِ چھُ واتُن واریاہ دوٗر